پاںٛژھ نَمَتھ ہَتھ اَکھ ہَتھ ژور پانٛژھ ساس ژور ہَتھ ترٕہ نَو ساس نَو شیٚتھ تہٕ نَمنَمَتھ اکھ لَچھ ژۄوُہ ساس ژور ہَتھ تہٕ ژۄیتٲجی